اگر أسۍ کُنہِ ساتہٕ تہِ کانٛہہ لیٖگَل ڈاکِمٮ۪نٛٹ تَیار چھُ آسان کَرُن اَسہِ چھُ سہل تہٕ آسٲنی گژھان کیٛازِ اَسہِ چھُ نزدیٖک ییٚتہِ کورٹ أسۍ چھِ پٮ۪وان یِم توٗر اَسہِ چھِ پٮ۪وان توٗرۍ گَژھُن تہٕ تٔتی بَناوٕنۍ یِم لیٖگَل ڈاکِمٮ۪نٛٹ کانٛہہ تہِ لیٖگَل ڈاکِمٮ۪نٛٹ چاہے سُہ زٔمیٖنَس کاغذ آسن کَرٕنۍ چاہے سُہ میریج پرٛپوزل آسہِ بَناوُن چاہے سُہ ہیٚنہٕ دِنہٕ یا گٲڑۍ آسہِ کٕنۍمٕژ تَمِکۍ لیٖگَل ڈاکمینٹٕس بَناوٕنۍ یہِ چھُ اَسہِ سَہل گژھان تا کیٛازِ اَسہِ چھُ کورٹ ییٚتٮ۪ن ڈِسٹرٛک کورٹ چھُ اَسہِ نزدیٖک